بہٕ چھُس زانان زِ موبایل فون چھُ سُہ اکھ چیٖز ییٚمہِ سۭتۍ اکھ دُنیاہَس منٛز اَمہِ سۭتۍ ہیٚکہِ أکِس بیٚکِس سۭتۍ ہیٚکو کَتھ کٔرِتھ دُنیاہَس خبر ہیٚکِو وُچھِتھ دُنیاہَس منٛز کیٛاہ چھِ گژھان سایکو وٕچھِتھ موبایل فونَن کوٚر واریاہ ہیلٕپ سانٮ۪ن یِمَن شُرٮ۪ن کووِڈَس منٛز پَرنہٕ کیٛازِکہِ یِم سٲنۍ شُرۍ چھِ أمہٕ یِمَن اگر نہٕ اَگَر نہٕ أمۍ اَکھ کیٛاہ چھِ نہٕ موبایل آسہِ ہے کہِ کووِڈ منٛز أمۍ گژھان پَرنہِ نِش دوٗر یِمَن یہِ مایِنٛڈ یہِ گژھِ یہِ بَنٛد یِمَن گژھِ ہے لوس کہِ یِمَن تَرِ ہے نہٕ صبُحس پَتہٕ پَگہہ پَتہٕ سَمٕجھ کیٚنہہ چیٖز یُس یِمَن پَرناوان یِمَن تَر سَمٕجھ کینٛہہ اَمہِ موبایل فون سۭتۍ کیٛاہ کیٛاہ اٮ۪ڈوانٹیج آیہِ اَسہِ أمۍ موبایلَس فون سۭتۍ روٗد یِم سٲنِس شُرۍ ٹَچَس منٛز أمۍ روٗدۍ پَرنَس ٹَچَس منٛز تہٕ یِمَن گوٚو یہِ مایِنٛڈ یِمَن گوٚو یہِ بیٚیہِ بیٚیہِ اَتھ کینٛہہ یِمو روٗد تہِ پَرنہٕ سۭتۍ ٹَچَس منٛز دۄہ کھۄ دۄہ ٹَچَس منٛز اگر یِم ٹَچَس منٛز روزان کینٛہہ أنٛدۍ أنٛدۍ مایِنٛڈَس لَگہِ زَنٛگ أنٛدۍ أنٛز مایِنٛڈ گَژھِ ہے لاک پَگہہ ییٚلہِ أمۍ بیٚیہِ پَران تہٕ یِمَن تَرِ ہے نہٕ سَمٕجھ کینٛہہ اَسہِ کیٛاہ چھِ پٔتِم پوٚرمُت بیٚیہِ گژھان یِم کَلاس پٔتِم مِس کیٛازِکہِ یِم یُس یہِ برٛونٛہِم کَلاس چھِ آسان تَتھ خٲطرٕ پٔتِم کَلاس پَرنُک ضٔروٗری آسان اَتھ کِیاہ چھِ اَتھ وَنان بیٚیہِ اَمِکۍ ڈِس اٮ۪ڈوٮ۪نٛٹیج کیٛاہ چھِ تمِکۍ ڈِس اٮ۪ڈوٮ۪نٹیجِج چھِ یِتھۍ پٲٹھۍ زِ سٲنۍ یِم شُرۍ أمۍ أمۍ گٔے یِم لگۍ نہٕ پَتہٕ سیوٚد پَرنہِ کینٛہہ موبایلہٕ پٮ۪ٹھ أمۍ لٔگۍ غلط کامٮ۪ن کُن گژھنہِ غلط چیٖز وٕچھنہِ غلط کامہِ کَرنہِ تہٕ بیٚیہِ گٔے واریاہ أمۍ فونو سۭتۍ درفہٕ در کیازکہِ ییٚلہِ لاکڈاوُن مۄکلہِ